وۄنۍ وَنہو تۄہہِ بہٕ پَنٕنٮ۪ن ہوابیٖزَن مُتعلِق

مےٚ چھِ گۄڈنِچی ہابی پینٛٹِنٛگ تہٕ دوٚیِم ہابی چھِ مےٚ سکیٚچِنٛگ تہٕ ترٛیٚیِم ہابی چھِ مےٚ گاڈنِنٛگ تہٕ وۄنۍ وَنہو بہٕ کیٚنٛہہ تۄہہِ مَطلب یۄس کٲم بہٕ نٮ۪برٕ چھس یَژھان کَرٕنۍ بہٕ چھَس یَژھان گَژھُن کہِ نیٚبَر بہٕ لایِک مُمبئی تَتہِ چھَس بہٕ یژھان اَکھ پَرُن تہِ بیٚیہِ پارٹ ٹایِم جاب تہِ کَرٕنۍ تہٕ تَتھ سۭتۍ سۭتۍ کَرٕہا بہٕ پَنٕنۍ پینٛٹِنٛگ سِکیٚچِنٛگ اینٛڈ گاڈنِنٛگ تہِ گَژھِ ہا تٔتھۍ سۭتۍ سۭتۍ مےٚ چھُ یہِ واریاہ زیادٕ شوق آے ایٚم ویٚری اِنٹرٛسٹِڈ ٹُو گو مُمبئی اینٛڈ تَتہِ کَرہا بہٕ پارٹ ٹایِم جاب تَتھ سۭتۍ سۭتۍ پَرٕہا تہِ پَنٕنہِ ہابی تہِ تھاوٕہا بہٕ کَنٹِنیوٗ